مےٚ چھِ فیورِٹ ٹی وی شو چھُ مےٚ سُہ چھُ پاکِستانُک شو تَتھ چھِ وَنان احدِ وَفا احدِ وفا سُہ چھُ واریاہ زیادٕ اَصٕل سیٖریَل چھُ پاکِستان سیٖریَل تَتھ چھُ وَہاج علی ہیٖرو بیٚیہِ چھُ تَتھ اَصد رَزا بیٚیہِ چھُ تَتھ بیٛاکھ تٔمۍ سُنٛد ناو چھُنہٕ مےٚ یاد کِہیٖنۍ یہِ چھُ واریاہ زیادٕ اَصٕل سیٖریَل اَتھ منٛز کیٛاہ چھُ مطلب کہِ اَتھ منٛز چھِ گۄڈٕ گَژھان فرٮ۪نٛڈشِپ پٮ۪ٹھ چھُ یہِ مطلب ڈراما آسان فرٮ۪نٛڈشِپ پَتہٕ چھِ تِمَن مطلب کہِ تِمَن چھِ کیٚنٛہہ غلطی گژھان کالیجَس منٛز ییٚمہِ سۭتۍ تِمَن پَتہٕ پَنٕنۍ مٲلۍ مٲلۍ چھِ تِم چھِ تِمَن کالیج منٛز کَڑان تَتھ کیٛاہ مطلب تِمَن چھِ اِسلیے کَڑان تِم چھِ تِمَن وَنان اَسہِ چھُ تُہٕنٛدِ خٲطرٕ کیٚنٛہہ کوٚرمُت اَگر اَسہِ تۄہہِ خٲطرٕ کیٚنٛہہ مطلب کہِ کوٚرمُت چھُ تُہۍ کیٚازِ چھُو اَیاشی کران ییٚمہِ سۭتۍ پَتہٕ یِمن پَنُن پَنُن پانَس پٮ۪ٹھ چھُ گَرٕ پٮ۪وان تِمَن چھِ دِوان رَٮ۪سپا گَرِ دِوان ذِمہٕ دٲری ژےٚ چھےٚ یہِ یہِ ذِمہٕ دٲری کَرٕنۍ أکِس تِم چھِ آسان ترٛےٚ تِمو منٛز چھِ آسان اکھ واریاہ زیادٕ غریٖب تٔمِس چھُ پٮ۪وان زیادٕ مطلب کہِ مُشکِلاتَن ہُنٛد سامنہٕ کَرُن تِمَن چھُ آسان واریاہ زیادٕ غریٖبی ییٚلہِ پَتہٕ تِمَن سَہ مطلب کہِ کیٛاہ چھِ اَتھ وَنان تِم چھِ وٕچھان مطلب سُچویشَن کیٛاہ چھِ وَنان اَسہِ اَسہِ کیاہ غلطی گٔے پَتہٕ چھِ تِم یوٗتاہ مطلب محنت کَران یوٗتاہ محنت چھِ کَران تِمو منٛز چھِ بَنان اَکھ سُہ چھُ بَناوان اَکھ فیمَس جٔرنٛلِسٹہٕ تَتھ جٔرنَلِسٹ بَنٛنہٕ خٲطرٕ اوس أمِس گۄڈنِکٕے شوق مگر پَتہٕ گٔے تٔمِس کالِجہِ اِژھ غلطی تٔمِس ووٚن مٲل مٲج ژےٚ چھِنہٕ کِہیٖنۍ کَر سُہ اوس پَتہٕ گَرِکٮ۪ن ژوٗرِ ژوٗرِ کَران یہِ کیٛاہ چھِ اَتھ وَنان سُہ اوس کَران پَتہٕ گَرِکٮ۪ن ژوٗرِ ژوٗرِ مطلب جٔرنٛلِسٹ اَمیُک کوٗشِش مطلب بہٕ گژھٕ بَنُن بہٕ گژھٕ گَرِکٮ۪ن دیُن سَرپرایِز دیُن یِتھَے کِنۍ بَنیو بیٛاکھ پَتہٕ سُہ بَنیو کے اے ایس آفِسَر بیٛاکھ بَنیو جٔرنٛلِسٹ تہٕ بیٛاکھ بَنیو کیٛاہ چھِ اَتھ وَنان بیٛاکھ بَنیو آرمی پُلیٖس آفِسَر تہٕ تِمَن پیوٚو مگر ترٛےٚ نوٲنی واریاہ زیادٕ محنت کَرٕنۍ تمہِ خٲطرٕ تمہِ سۭتۍ چھِ مطلب اَکھ مطلب کہِ تمہِ سۭتۍ چھِ اَکھ نصیحت مِلان کہِ زِندگی منٛز گژھِ نہٕ زٕہٕنۍ کیٛنٛہہ غلطی کَرُن ییٚمہِ سۭتۍ پَتہٕ اَسہِ تَتھ پٮ۪ٹھ پَشتاو یی کَرنہٕ زِندَگی منٛز گژھِ نہٕ زٕہٕنۍ پٮ۪ٹھ اِسلیے چھُ مےٚ تَوَے سُہ شو واریاہ زیادٕ پَسَنٛد